میٛانہِ زندگی منٛز چھِ واریاہ چیٖز یِم واریاہ خاص چھِ ساروٕیو کھۄتہٕ یَس بہٕ چیٖزَس مطلب عزت چھَس کَران احترام چھَس کَران سُہ گٔے فیملی گۄڈیُکُے کیٛازِکہِ اگر فیملی چھِ تیٚلی چھِ سٲرٕے کینٛہہ دُنیاہَس منٛز فیملی وَرٲے چھَنہٕ کِہیٖنۍ تہِ نہٕ اگر کۭژاہ تہِ دولت آسہِ شہرت آسہِ فیملی آسہِ نہٕ کِہیٖنۍ تَمیُک فٲیدٕ چھِنہٕ کِہیٖنۍ تہِ نہٕ دوٚیِم چیٖز یُس چھِ سُہ گٔے پَنٕنۍ تعلیٖم پنٛنہِ تعلیٖم ہُنٛد تہِ چھُس بہٕ واریاہ قدٕر کَران کیٛازِکہِ تعلیٖم وَرٲے چھِ اِنسان اَکھ گُپُن تعلیٖمے سۭتۍ چھِ اِنسانَس أچھَن منٛز گاش روزان بیٚکِس عزت کَرنُک بیٚکِس قدٕر کَرنُک ترٛیٚیِم یُس میٛٲنِس میٛٲنہِ زندگی منٛز ساروٕے کھۄتہٕ یَتھ چیٖزَس بہٕ قدٕر چھَس کَران سُہ چھِ پونٛسہٕ پونٛسَس تہِ چھَس بہٕ قدٕر کَران کیٛازِکہِ پونٛسہٕ وَرٲے تِنہٕ چھَنہٕ زندگی کِہیٖنۍ تہِ نہٕ چاہے اِنسان کوتاہ تہِ مطلب کٔرۍ تَن اِنسان چھِ پران اِنسان چھِ لیٚکھان کمہِ خٲطرٕ چھِ کَران یہِ چھِ پونٛسہٕ خٲطرٕ یہِ کَران بیٚیہِ چھِ مطلب پنٛنٮ۪ن ٹیٖچرَن بہٕ واریاہ زیادٕ بیٛاکھ چھِ پَنُن ٹیٖچَر ٹیٖچَرُن بہٕ واریاہ زیادٕ عزت کَران یِمو اَکھ وٲڈ ہیٚچھنووُکھ یِمو پرنٕکِس یِم اَسہِ اَتھ مُقامَس چھِ واتناوان یِم اَسہِ یوٗتاہ چھِ اَسہِ سانہِ خٲطرٕ کَران تِمَن چھِ عزت کَرنہٕ یِمَن ہُنٛد چھِ مےٚ ویلیوٗ واریاہ روزان دِلَس منٛز اَکھ گوٚو فیملی بیٚیہِ گٔے پوںٛسہٕ بیٚیہِ گٔے پَنٕںۍ تعلیٖم بیٚیہِ گٔے ٹیٖچٲرٕز یِمَن ہُنٛد چھِ مےٚ واریاہ ویلیوٗ فرٛٮ۪نٛڈشِپ ہُنٛد تہِ چھِ میٛانہِ نظرَن منٛز ویلیوٗ کیٛاہ کہِ کیٛازِکہِ مےٚ چھُنہٕ تیٖتیٛاہ فرٛٮ۪نٛڈٕز کِہیٖنۍ تہِ نہٕ تمہِ کِنۍ چھَنہٕ چھَس نہٕ بہٕ ہیٚکان فرٛٮ۪نٛڈَن ہُنٛد ؤنِتھ کِہیٖنۍ تہِ نہٕ اگر مےٚ تہِ آسَن فرٛٮ۪نٛڈٕز بہٕ تہِ ہیٚکہٕ ہا بَنٲیتھ وۄنۍ چھَس بہٕ کَران کوٗشِش فرٛٮ۪نٛڈٕز بَناونٕکۍ البتہ مےٚ چھِنہٕ وٕنہِ تیٖتیٛاہ فرٛٮ۪نٛڈٕز کِہیٖنۍ تہِ نہٕ یٔمۍ کِنۍ مےٚ فرٛٮ۪نٛڈشِپ چھَس نہٕ بہٕ تیوٗتاہ ویلیوٗ تھَوان کِہیٖنۍ تہِ نہٕ باقٕے چھُ مےٚ واریاہ ویلیوٗ یِمَن ہُنٛد کیٛازِکہِ مطلب گۄڈتھٕے چھِ فیملی وَرٲے چھِنہٕ کِہیٖنۍ تہِ نہٕ سُہ چھِ گۄڈٮ۪تھٕے موسٹ اِمپاٹنٛٹ دوٚیِم گٔے تعلیٖم تعلیٖم تہِ چھِ اِمپاٹَنٛٹ ترٛیٚیِم گوٚو پونٛسہٕ میٛانہِ خٲطرٕ چھِ پونٛسہٕ واریاہ زیادٕ اِمپاٹنٛٹ کیٛازِکہِ پونٛسَے چھِ سُہ یُس اَسہِ دِوان چھِ بروںٛہہ کُن پَکنہٕ خٲطرٕ سہارٕ اگر نہٕ پونٛسہٕ آسہِ تہٕ کِہیٖنۍ چھُنہٕ سہارٕ آسان بیٚیہِ پَنٕنۍ ٹیٖچٲرٕز اگر نہٕ اَسہِ ٹیٖچَر آسان أسۍ کیٛاہ کَرو أسۍ چھِ تیٚلہِ گُپُن تِمَن ہِنٛدِ وَرٲے چھِ گُپُن أسۍ تِمَے چھِ اَسہِ أچھَن منٛز گاش دِوان تِمَے چھِ اَسہِ سورُے کینٛہہ کَرناوان یِم چھِ میٛانہِ خٲطرٕ واریاہ زیادٕ اِمپاٹنٛٹ مطلب یِمَن بہٕ ویلیوٗ چھُس دِلہٕ سان کَران یِم ییٖتیٛاہ چیٖز کیٛازِکہِ أڑۍ چھِ أڑۍ أڑۍ چھِ آسان تِم تہِ اِنسان یِم نہٕ مطلب فیملی منٛز بیٚہوان چھِ کِہیٖنۍ تہِ نہٕ دَپان اَسہِ کیٛاہ کَرُن فیملی یَن یِم کیٛاہ چھِ دِوان کِہیٖنۍ نہٕ مگر میٛانہِ مےٚ چھِ وُچھمٕتۍ واریاہ لُکھ تہِ یِتھۍ یِم یِتھۍ چھِ آسان مگر میٛانہِ خٲطرٕ بہٕ اگر تہِ اورٕ یِمہٕ سکوٗل پَتہٕ بہٕ اگر نہٕ موٚمہٕ وُچھَن کِہیٖنۍ نہٕ مےٚ چھی نہٕ مطلب یہِ یِوٲنی سکوٗن گۄڈنٮ۪تھ بہٕ گژھَن گۄڈٕ موٚمہٕ وُچھِنۍ پاپہٕ وُچھِںۍ بیٚنہِ وُچھِںۍ بوے وٕچھُن اَدٕ یی مےٚ سکوٗن دوٚیِم کَتھ چھِ مطلب کٲنٛسہِ آسان پونٛسہٕ اَتھَس کٮ۪تھ تِم چھِ کَران یِتھَے کَن فضوٗل خرچہِ پونٛسَن وُچھَن نہٕ کِہیٖنۍ اورٕ یورٕ ژھٕنان فضوٗل خرچی کٔرِتھ مگر مےٚ چھِنہٕ زٕہنۍ کوٚرمُت تہِ مےٚ چھِ بہٕ چھَس پونٛسَس واریاہ قدٕر کَران ییٚمۍ کِن بہٕ فٕضوٗل خرچی چھِس نہٕ کَران کِہیٖنۍ تہِ نہٕ مےٚ ییٚلہِ پونٛسہٕ آسہِ بہٕ کَرٕ نہٕ زٕہںۍ فضوٗل خرچی بہٕ چھَس کَران خرٕچ اَصٕل پٲٹھۍ سُہ مےٚ بچہِ کُنہِ ساتہٕ پونٛسہٕ بہٕ کَرٕ سُہ جمع پَتہٕ تھَو فیٖسَس خٲطرٕ پَتہٕ دِمہٕ مٲلِس دَپہٕ مٲلِس رَٹھ ترٛیٚیِم گٔے پَنٕںۍ کِتابَن ہُنٛد تہِ چھُس بہٕ واریاہ عزت کَران بیٚیہِ پنٛںٮ۪ن ٹیٖچرَن ہُںٛد أڑۍ چھِ ٹیٖچرَن مزاق اَزکل بَناوان یُس نہٕ بہٕ ہیٚکہٕ زٕہنۍ کٔرِتھ کیٛازِکہِ میٛٲنِس منٛز چھِ واریاہ ویلیوٗ پنٛنٮ۪ن ٹیٖچرَن خٲطرٕ یِم چھِ ژور چیٖز یِمَن ہُنٛد بہٕ دِلہٕ سان چھُس ویلیوٗ کَران زندگی منٛز